بایکِنٛگ آ ہہ ہہ ہہ کُس مَزٕ یِوان کُس اَکھ اَصٕل پٮ۪شَن لوٗکَن اَکھ بایکِنٛگ یعنی کہ بایَک چلاونُک اَگر وُچھَو کہ مَزٕ چھِ یِوان اَتھ پٮ۪ٹھ اَکھ پانسٕے پانسٕے اَنٛدَر چھِ یہِ چَلینج اَکھ آسان بایَک چلاوُن بایکہِ ہُنٛد چلاوُن چھِ ٹرانسپوٹیشَن تہِ مگر یہِ چھِ اٮ۪گزَرسایِز تہِ اَتھ منٛز چھِ أسۍ روڈَس سۭتۍ جُڑان آس پاس یہِ اَسہِ أندۍ أندۍ چھِ آسان جَب پَنٛنِسٕے پانَس سۭتۍ چھِ أسۍ گژھان ہوا چھِ آسان ییٚلہِ پَکان پایڈَل چھِ أسۍ دِوان یا سِپیٖڈ یا پاوَر چھِ اَسہِ آسان زَنٛگَن ہُنٛد ییٚلہِ بہٕ بایکِنٛگ کَرٕ اَگر بہٕ پَنُن وَنہٕ کہ مےٚ کیٛاہ چھِ تٔمۍ سۭتۍ باسان گۄڈٕنٮ۪تھٕے اَگر بہٕ تۄہہِ وَنَو کہ اَگر بہٕ کَتھ کَرٕ کہ أسۍ نِمَو اَتِتھۍ سایکِلِنٛگ بہٕ کَرٕ سایکِلِنٛگ ۂنٛز کَتھ ییٚلہِ أسۍ بایکِنٛگ چھِ کران اَسہِ چھِ مَزٕ یِوان کہ ییٚلہِ أسۍ دِوان چھِ پایڈَل اَسہِ چھِ اٮ۪نَرجی لَگان تَتھ سٲنۍ أنٛدرِم شمتا چھِ آسان سُہ چھِ تَتھ پٮ۪ٹھ لَگان زٕیادٕ تَر اَگر بہٕ کَتھ اَگر پٕلین روڈ آسہِ تیٖژاہ تہِ چھِنہٕ محنت اَسہِ لَگان کِہیٖنۍ یا اٮ۪نَرجی ضُوٚرَتھ چھِنہٕ اَسہِ لَگان کِہیٖنۍ بلکہ ییٚلہِ اَسٮ۪ن کیٚنہہ دۄب چھِ آسان پہاڑ چھِ آسان کُنہِ چھِ کھسُن واریاہ چھِ أمۍ ساتہٕ اَسہِ عزاب گژھان اَسہِ چھِ آسان ہاٹ چھِ آسان دَگہٕ دَگہٕ کران شانش چھِ آسان کران یِم سانہِ مَسلٕس چھِ آسان تِم چھِ واریاہ تیز تیز آسان کٲم کران تہٕ آکسِجَن چھِ روزان سَپلٕے سَپلٕے گژھان اَگر وٕ بیٚیہِ بیاکھ چیٖز وَنَو تۄہہِ ییٚلہِ بہٕ واریاہ زیادٕ سِپیٖڈ چھُس کھالان مےٚ چھِ باسان کہ او ہو ہو بہٕ ہسا چھُس نَژان بہٕ ہسا چھُس ہوٲیی منٛز وُڈان وٕ تہٕ ییٚلہِ بہٕ وَسان چھُس کُنہِ چڑٲے چھُس وَسان بہٕ چھُس بوٚن بوٚن کُن سایکَل نِوان تِکیٛازِ زیادٕ زیادٕ گژھِ بوٚن کُن پریشَر گژھِ تہِ سِپیٖڈ گژھِ سِلو گوٚو اَتھ منٛز چھِ یِم تہِ اَتِتھ سٮ۪نٕس وٮ۪نٕس چھِ اَسہِ کٲم کران بیٚیہِ چھُو تۄہہِ اَتھ منٛز ٹٔرٕم اَکھ کٔرمٕژ اٮ۪ڈَرنٕلیٖن رَش مطلب کہ ییٚلہِ بہٕ تیز چھُس آسان پکان ییٚلہِ بہٕ کُنہِ جایہِ پہاڑ پٮ۪ٹھ بوٚن چھُس آسان پکان اَلگٕے سُکوٗن چھِ أنٛدٕرٕ یِوان فوکَس چھِ أمۍ سۭتۍ روزان یوٗتاہ یوٗتاہ أسۍ تیز پَکَو تیوٗتاہ چھِ فوکَس بڑان بیاکھ اَگر حظ بہٕ کَتھ وَنَو کہ یُس قدرَت چھِ قدرَتَس سۭتۍ تہِ چھِ اَتھ منٛز أسۍ جُڑان ییٚلہِ أسۍ کیٛاہ چھِ کران بایکِنٛگ چھِ أسۍ کران سیٖنری چھِ أسۍ وُچھان تہٕ أسۍ چھِ أکِس ماحولَس سۭتۍ جُڑان أمۍ علاوٕ اَگر بہٕ کَتھ کَرٕ کہ یُس دٮ۪ماغ چھِ دٮ۪ماغ تہِ چھِ أمۍ سۭتۍ صاف گژھان فوکَس چھُ روزان أسۍ چھِ کَنسَنٹریٹِڈ روزان روڈَس پٮ۪ٹھ چھِ أسۍ کَنسَنٹریٹِڈ برابر روزان بیاکھ اَکھ چیٖز چھِ اَتھ منٛز اَتھ منٛز چھِ أکِس اِنسانَس آزٲدی ملان یا بہٕ وَنہٕ کہ واریاہ ؤنکٮ۪نَس چھِ یوٚت مےٚ گژھُن آسہِ توٚت ہٮ۪کہٕ بہٕ گٔژھِتھ یَپٲرۍ بہٕ پایڈَل دِمہٕ یَپٲری بہٕ بایکِنٛگ کَرٕ تَپٲری گژھٕ بہٕ ییٖژاہ بہٕ سِپیٖڈ ہٮ۪کہٕ کھٲلِتھ تیٖژاہ ہٮ۪کہٕ بہٕ کھٲلِتھ مےٚ چھِ پانسٕے تانۍ آسان بیٚیہِ اَگر أسۍ بیاکھ چیٖز وُچھَو کہ اَکھ أندۍ کِنۍ چھِ اِنسان اَکھ سٮ۪ٹَسفیٚکشَن ملان مطلب کہ ییٚلہِ أسۍ مَکلاوان کانٛہہ بایکِنٛگ ییٚلہِ پَتہٕ چھِ دَپان کران أسۍ یاد گَرِ آہہ یَپٲرۍ ٲسۍ أسۍ یَتی کوٚر مےٚ یِتھ پٲٹھۍ یَتی کوٚر مےٚ یِتھ پٲٹھۍ واریاہ خۄش چھِ گژھان اِنسان پتہٕ گَرٕ وٲتِتھ کہ دپان نہ مےٚ کٔر محنت یا مےٚ گوٚو یِتھ پٲٹھۍ گوٚو تِمَن خٲطرٕ یِم بایکِنٛگ چھِ اَصٕل کران یہِ چھِ اَکھ اَصٕل فِزکَل چھِ أمۍ سۭتۍ ٹھیٖک روزان دٮ۪ماغ تہِ چھِ أمۍ سۭتۍ ٹھیٖک روزان تہٕ اَکھ خوشی چھِ أندری أندری روزان اَسہِ یۄس أسۍ بناوان چھِ پانَس کہ خوشی